پَلو چھلُن چھُ سٮ۪ٹھاہ ضروٗری تِکیازِ پَلوس چھُ مل تہِ کھسان تہٕ بحرحال یہِ پَلو صاف کرنہٕ خٲطرٕ چھُ آبٕے ضروٗرت پیٚوان تہٕ آبس آب چھُ یِوان اِستعمال کرنہٕ پَلو چھلنہٕ خٲطرٕ مَگر اَتھ سۭتۍ سۭتۍ چھُ یہِ چیٖز یِوان زہنَس منٛز تھاونہٕ یہِ آب گژھِنہٕ زایہِ گژھُن کیٚنٛہہ تِکیازِ آب یُس زن چھُ یہِ چھُ اکھ واریاہ اَہم چیٖز سانہٕ زنٛدگی ہُنٛد اکھ اَہم حِصہٕ اَگر یہِ تہِ وَنو کہِ آبس پٮ۪ٹھٕے چھِ سٲنۍ زنٛدگی مُنحصر تہٕ یہِ چھُ نہٕ غلط کیٚنٛہہ أسۍ چھِ پَلو کشمیٖرَس منٛز چھِ اَکثر یِم زن لُکھ چھِ پَلو چھلان خصوٗصن گامن گُٹھن منٛز چھِ یہِ کٲم مَستوٗرات اَنجام دِوان تِم چھِ مُختٔلِف قٕسمٕچ صابنہٕ اِستعمال کران سُرُف چھُ یِوان اِستعمال کرنہٕ بُرُش چھُ یِوان اِستعمال کرنہٕ تہٕ توپت چھِ بیٚیہِ یِم زن مطلب أمیٖر تَبکٕکۍ لُکھ چھِ تِم چھِ عام طور یہِ پَلو واشِنٛگ مِشیٖن ہِنٛدۍ ذٔریعہٕ چھلان باتھروٗمَس منٛز مَگر یِم زن لوور تَبکن ہنٛدۍ چھِ یِم زن مطلب مِڈل کٕلاسز چھِ تِم چھِ عام طور یِم پَلو نٔدی نالَن پٮ۪ٹھ چھلان تہٕ یہ ہسا یہِ پَتہٕ چھِ صاف کران تہٕ پَتہٕ چھِ تاپَس ہوکھناوان مَگر ییٚلہِ ونٛدٕ آسہِ موسمہِ سرما آسہِ چونٛکہِ تَمہِ دۄہ چھنہٕ نٮ۪برۍ نٮ۪بر گرمی آسان کیٚنٛہہ تَمہِ ساتہٕ چھِ یِم پَلو یِوان ہوکھناونہٕ یہ سا یہِ یِم چھِ اَنٛدرٕ کٔنۍ یِوان اَویزان تراونہٕ تہٕ یِمن منٛز یۄس زن نٔمی چھِ آسان سۄ چھِ آہستہٕ آہِستہٕ دوٗر گژھان تہٕ مَگر ہمیشہٕ چھُ یِہوے خیال یِوان تھاونہٕ کہِ یوٗتاہ تہِ پِلہِ تیوٗتاہ آب گژھِ واریاہ کَم اِستعمال گژھُن تِکیازِ آب چھُ سانہِ زندگی ہنٛد اکھ اَہم جُز آبہٕ ورٲے چھِ زنٛدگی نامُمکِن تہٕ آب بَچاونس منٛز آب سیو کرنس منٛز چھِ یِم تَقریٖبن کَشمیٖرٕکۍ لُکھ واریاہس حدس تامتھ بَڑٕ احتِیات کران تہٕ آب چھِ نہٕ یِم زایہِ دِوان گژھنہٕ کیٚنٛہہ وۄنۍ چھِ کیٚنٛہہ اِکے دُکے واقعات کینٛہہ لُکھ چھِ تِم یِم زن مطلب خودغرض چھِ آسان تِم چھِ یہِ آب غلط طٔریٖقہٕ اِستعمال کران تہٕ تِم چھِ اَمیُک مِس یوٗز کران تہٕ بحرحال تِہنٛدۍ خٲطرٕ تہِ چھُ یہِ چیٖز زانُن ضروٗری کہِ آب گژھِ نہٕ زایہ گژھُن کیٚنٛہہ آبس چھےٚ قدر کَرٕنۍ تہٕ دپان آب یُس زن چھُ واٹر یُس زن چھُ یہِ چھُ پرۍ کنٛڈِشن آف لایِف تہٕ آبَس یُس قدٕر کَرِ آب یُس آبَس قدٕر کَرِ یہِ چھِ اکھ رحمت اکھ یہِ چھُ اکھ نیٚچرُک اکھ گِفٹ اکھ اَسہِ پَزِ یہِ ہمیٚشہٕ یہِ آب بَچاوُن تہٕ مُنٲسب طٔریٖقہٕ اِستعمال کَرُن تہٕ ییٚتہِ مِثال ضروٗرت پییٚہِ سران کرنٕچ یا پلو چھلنٕچ أسۍ ہٮ۪کو تَمہِ ساتہٕ آبُک اِستعمال کٔرِتھ مَگر مُنٲسب تہٕ ماکوٗل طٔریٖقہٕ تاکہِ آب گژھِ نہٕ زایہِ گژھُن کیٚنٛہہ